ہیٚلو اسلامُ علیکم وعلیکُم سَلام یہِ چھِ حظ بشیٖر تِلا ؤرکٕس اَہَن حظ مےٚ حظ اوس اَتھ مُتعلِق پرٕٛژھُن حظ بیسِکٔلی مےٚ چھِ ہمشیٖرَس حظ خانٛدَر تہٕ اَتھ سِلسِلَس منٛز اوس تٔمِس اَز چھُناہ پھٮ۪رَن وغیرہ آسان سُوُن تہٕ اَسہِ اوس پھٮ۪رنَس تِلہٕ لاگان تِلہٕ حظ لاگناوُن مےٚ ؤنۍتو تۄہہِ نِش کیٛاہ ڈِزایِن چھُ تہٕ کَر چھُو تُہۍ تہٕ کۭتِس ٹایمَس منٛز گژھِ تَیار اَسہِ کیٛاہ چھُ ضروٗرت تہٕ سُہ ؤنۍتو مےٚ اَہَن حظ اَہَن حظ آ اِنَسٹا بِلکُل حظ اِنَسٹاگرٛامَس پٮ۪ٹھ حظ چھُس حظ بہٕ تۄہہِ فالوٗ کَران اَہَن حظ مےٚ کوٚر تَتھ پٮ۪ٹھ ڈِزایِن اَکھ زٕ پَسنٛد تہٕ بہٕ کَرہو تۄہہِ تِم شِیر تہِ حظ تہٕ تِمو دۄیو ترٛیو ڈِزاینو منٛزٕے حظ چھُ مےٚ اَکھ چوٗز کَرُن تُہۍ ؤنِو مےٚ کَمہِ ڈِزاینٕچ کیٛاہ ریٹ حظ گژھِ تہِ بیٚیہِ کوٗتاہ کیٛاہ چھُ تَتھ کٲم کۭژاہ کھسہِ تَتھ کیٛاہ بیٚیہِ چھُو حظ تُہۍ میشیٖن تِلہٕ لاگان کِنہٕ ہینٛڈ تِلہٕ لاگان حظ اَہَن حظ اَہَن حظ اَہَن حظ

اَہَن حظ اَہَن حظ اَچھا اَہَن اَہن حظ اَہَن حظ اَہَن حظ ٹھیٖک اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَنا اَہَنا اَہن حظ مےٚ ؤنۍ اَچھا اَچھا حظ ساس حظ یہِ یہِ لَگہِ حظ اَتھٕ اَتھٕ کامہِ تولَس ساس اَچھا مِشیٖن اَچھا پٕنٛژٕہ شیٚتھ تولَس مےٚ ؤنۍتو حظ اَتھ کُس کُس کَلَر حظ چھُ تِلَس منٛز اَسہِ ایٚویلیبُل حظ اَہَنا

اَہَن حظ اَہَنا اَہَن حظ اَہَن حظ اَہَن حظ ہے صحیح مےٚ ؤنۍتو یہِ اگر بہٕ زَن حظ ترٛاوٕ وۅنۍ کانٛہہ ڈِزایِن کوٚر مےٚ پَسنٛد مےٚ ترٛوو تۄہہِ نِش یہِ چھانٛپ وغیرہ سُہ چیٖز ترٛٲوِو تُہۍ پانَے سورُے حظ اَچھا اَچھا ٹھیٖک حظ اَہَن حظ اَہَن حظ او کے ٹھیٖک حظ چھُ بِہِو اَسلام علیکُم